سٲنِس ایریاہَس منٛز ٲس واریاہ زیادٕ غربت مطلب کہِ ییٚتہِ اوس نہٕ کانٛہہ ہوسپِٹل ہیٚلتھ کِیر سیٚنٛٹر اوس نہٕ ییٚتہِ وۄنۍ حظ آو ییٚتہِ ہیٚلتھ کِیر سیٚنٛٹر حظ آو ییٚتہِ مطلب ییٚتِکۍ لُکھ حظ ٲسۍ ییتِچ یِم ہسا پریگنینٹ لیڑیٖز ٲسۍ آسان تِمن حظ ٲس واریاہ زیادٕ مطلب تَکلیٖف واتان تِمن حظ اوس پیوان اگر تِم سری نَگرٕچ ٲسۍ آسان تِمن اوس حظ پیوان بڈگام کٮ۪ن اوس پیوان سری نگر وَسُن ہوسپِٹل تِمن حظ ٲس تور پیوان تٔمِس یۄس یہِ پرٛیگنینٹ لیڈی ٲسۍ آسان أمِس حظ ٲس واریاہ زیادٕ پرابلِم گژھان مطلب سٲنۍ سٲنۍ یِم بُزرٕگ ٲسۍ نہٕ ہٮ۪کان پٔکِتھ مطلب کہِ تِم بَچن اوس گژھان پرابلِم وَنٛدس منٛز اوس آسان روٗد اوس آسان شیٖن اوس آسان یِمن بَچن ٲس گژھان واریاہ پرابلِم یِم ٲسۍ نہٕ پٔکِتھ ہٮ۪کان وۄنۍ حظ اوس گورمینٹٕکۍ طرفہٕ آو اَسہِ فٲیدٕ گولڈن کاڈ یِم ہسا واریاہ زیادٕ غریٖب چھِ آسان یِم نہٕ مطلب زیٖنِتھ کٔرِتھ چھِ ہٮ۪کان تِم حظ چھِ یہِ اَتھ کیاہ حظ چھِ وَنان تِم حظ چھِ واریاہ زیادٕ مطلب کہِ گولڈن کاڈ تھروٗ چھُ تِمن واریاہ زیادٕ سہوٗلیت مِلان گولڈن کاڈ آو اَسہِ خٲطرٕ واریاہ زیادٕ بینِفٹ خاص کر یِم مطلب سرجِری چھِ یِمن کران کٲنٛسہِ بچارس اوس نہٕ گُزارٕ آسان زِ سُہ کرناویہِ ہا سرجِری وۄنۍ چھِ تِمن آسٲیِش واتان أسۍ چھِ گورمینٹٕکۍ شُکُرگُزار